بہٕ چھَس پَران کالجہِ تہٕ بہٕ چھَس نہٕ جاب واب کران کِہِیٖنۍ وٕنہِ تہٕ وٕنہِ پَرَے بہٕ اِنشا اللہ گریجویشنہ پَتہٕ وِچھِ بہٕ کیاہ کَرٕ بہٕ تہٕ وٕنہِ چھَس بہٕ پَرٲنی تہٕ مےٚ چھِ سٹریٖم آٹس تہٕ بہٕ چھَس پران تھٲڈ سیٚمِسٹَرَس مَطلَب سون کالج چھُ ییٚتی بانٛڈی پورہ ڈِسٹرکَس مَنٛز